مےٚ چھِ گژھان زیا واریاہ زیادٕ خۄش وٲر کَرٕنۍ مےٚ چھِ اَتھ منٛز روزان دِل تہِ ٹھیٖک گَرٕ تہِ ٹھیٖک بہٕ چھَس خۄش اَتھ منٛز بازرٕ چھُنہٕ پٮ۪وان اَنُن گَرِکِس چھُ واریاہ زیادٕ مَزٕ لَگان زٔمیٖن تہِ چھُ کیٛازِ تھاوَو بیکار فٲیدٕ تہِ چھُ یہِ مٔلۍ اَنو تہِ چھِ نیران گَری بیٚیہِ چھَس بہٕ صُبحُک شامُک ٹایم وارِ سۭتی کَران نیران چھِ گَرِ کیٛازِ چھِنہٕ نیران اگر بازرٕ اَنو ہَتَس گَرِ چھِ نیران ژۄن ہَتَن اَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ فٲیدٕ اِنکَم چھُنہٕ تیوٗت کینٛہہ اَمہِ وجہ سۭتۍ چھِ أسۍ زیادٕ محنت کَران بیٚیہِ چھُ خۄش تہِ کَران اِنسانَس ٹایم پاس تہِ چھِ گژھان دٮ۪مٲغی فِٹ تہِ چھِ روزان اِنسان اَمہِ سۭتۍ کامہِ منٛز چھِ اِنسان روزان بِزِی اَمہِ سۭتۍ چھِ روزان زیادٕ واریاہ اَصٕل اَسہِ چھِ ییٚتٮ۪تھ وا أکیٛاہ آنٛگُن اَتھ چھِ مےٚ پوشہِ کُلۍ رُوۍمٕتۍ یِم تہِ چھِ یہِ چھِ خۄش کَران اِنسانَس وٕچھِنۍ اِنسانَس چھِ گژھان اَتٮ۪تھ بِہُن تہِ خۄش اِنسان چھِ دَپان زٔمیٖن کیٛازِ تھَاوَو بیکار شامَن چھِ کَڑان چاے چٮ۪وان چھِ اَتھ باغَس منٛز واریاہ زیادٕ سبزی چھِ نیران باغہٕ وارِ منٛزٕ ہرکانٛہہ قٕسٕم چھُ نیران وارِ منٛز یُس بازرَس منٛز چھِ اَلہٕ چھِ ٹماٹر چھِ ہاکھ چھِ آز چھِ ییٚکیٛاہ وَوان مٔجہِ گۄگجہِ گازرِ ہاکھ ہرکانٛہہ سبزی مارچَس منٛز چھِ یِوان وَونہٕ ٹماٹر چھِ یِوان وَونہٕ اَلہٕ چھِ یِوان وَونہٕ ہاکھ چھِ یِوان وَونہٕ بِندی چھِ یِوان وَونہٕ بیٖنٕز چھِ یِوان وَونہٕ واریاہ قٕسٕم چھِ یِوان مارچَس منٛز اپریلَس منٛز وَونہٕ آز آز چھِ یِوان اَگسٹَس منٛز سا مٔجہِ گۄگجہِ گازرِ یہِ ہا یہِ ہاکھ یا پالک میٚتھ واریاہ زیادٕ قٕسٕم چھِ اَز تہِ یِوان وَونہٕ پَتہٕ چھِ یہِ اَپریلَس کُن تیار گژھان مارٕچ اَپریلَس کُن نَومبرس منٛز چھُ وَوان أسۍ رۄہَن گَنٛڈٕ بٲگلہٕ ٲلوٕ واریاہ قٕسٕم چھِ اَسہِ وارِ منٛز پَنٕنۍ نیران اَسہِ چھِنہٕ پٮ۪وان بازرٕچ ضٔروٗرتھ کینٛہہ بیٚیہِ چھِ نیران تازٕ سبزی بازرَس منٛز چھِ آسان ہوٚژمٕز بازرَس منٛز چھِ آسان ہوٚژمٕژ أسۍ چھِ کھٮ۪وان گَرِچ تازٕ سبزی فِرٛجُک چھُنہٕ پٮ۪وان ضوٚرَتھ اَتھ سبزی کینٛہہ نٮ۪برٕ کَنۍ چھِ گژھان اَنان کٔڑِتھ أنٛدرٕ کَنۍ چھِ تازٕ سبزی کھٮ۪وان بیٚیہِ چھَنہٕ اَسہِ کھادٕ خطرناک کھاد ترٛاوان یُس صحتَس پٮ۪ٹھ مُضِر گژھِ أسۍ چھِ فٲیدٕ مَنٛد چیٖز بَناوان گَرِ پںٛنہِ ییٚمہِ سۭتۍ فٲیدٕ واتہِ اَتھ منٛز چھِ واریاہ فٲیدٕ گریلوٗ پَہہ چھِس ترٛاوان ہرکانٛہہ چیٖز گَرِ اگر سبزی ژھۄٹھ نیرِ یہِ تہِ چھِ کَران جمع اَتھ تہِ چھِ کھاد بَناوان یہِ تہِ لَگاوان وارِ خۄش گژھِ ژیوٚٹ بَناوُن نیٖلۍ مَرژٕوانٛگَن چھِ اَنان لٲر چھِ نیران گَرِ پنٛنہِ گَنٛڈٕ چھِ نیران دانِوَل چھِ نیران ہرکانٛہہ چیٖز چھُ اَسہِ گَرِ پنٛنہِ نیران أسۍ چھِنہٕ بازرَس زیادٕ آسان پَکان کینٛہہ